اَلسَلامُ علیکُم وَرحمتُہ اللہ مےٚ حظ چھُ ناو مَسرت أسۍ کیٛاہ چھِ دۄہَس پنٕنِس کھٮ۪ن خُراکس خُراکَس منٛزن اِنکٕلوٗڈ کَران یوٚتَس تامَتھ أسۍ وَنو یُس سون کھیٚن چھُ یا کُنہِ تہِ جایہِ ہُنٛد کھیٚن چھُ یہِ چھِ بِلکُل آسان نٮ۪صفہٕ زیادٕ کَلچَرَس پٮ۪ٹھ ڈِپٮ۪نٛڈ أسۍ وُچھو کہِ کٲشرٮ۪ن ہُنٛد دۄہ چھُ گژھان صُبحٲے شروٗع گۄڈٕنٮ۪تھٕے نُنہٕ چاے سۭتٮ۪ن تَمہِ پَتہٕ چھُ وۄنۍ اَزٕ اَتھ نُنہٕ چاے سۭتۍ اَکھ چیٖز آمُت اِنکٕلوٗڈ کَرنہٕ یَتھ وَنان چھِ سیٖوِتھ ٹھوٗل یا بَٹر وٹر چھِ اِتھٕ کٔنۍ اِستعمال یِوان کَرنہٕ تَمہِ پَتہٕ چھِ رایِس وایِس یا دال وال یِوان اِستعمال کرنہٕ یا وِجٹیبلٕز یِوان باقٕے باقٕے اِستعمال کرنہٕ بیلَنسٕڈ ڈایِٹ ییٚلہِ أسۍ وَنان چھِ بیلَنسٕڈ ڈایِٹ چھُ سانہِ صحتہٕ خٲطرٕ واریاہ زیادٕ ضروٗری تِکیٛازِ کہِ یوتَس تامَتھ نہٕ بیلَنسٕڈ ڈایِٹ آسہِ توٚتَس تامَتھ ہٮ۪کو نہٕ أسۍ ؤنِتھ کہِ أسۍ چھِ ہیٚلدی أسۍ چھِ صحت منٛد أسۍ چھِ مٮ۪نٹٔلی ٹھیٖک فِزیکٔلی ٹھیٖک تہٕ تیٚلہِ ہٮ۪کو نہٕ توٚتَس تامَتھ ؤنِتھ کِہیٖنٛۍ کیٛازِکہِ اَسہِ گژھن آسٕنۍ تَمام چیٖز بَرابَر بیلَنسٕڈ ڈایِٹُکُے مطلب گوٚو کہِ اَسہِ کوٗتاہ ضروٗرت چھُ وِٹیَمِن اے بی سی یا کانٛہہ تہِ مِنرَلٕز اَسہِ کوٗتاہ ضروٗرت چھُ یوٗتاہ اَسہِ ضروٗرت آسہِ أکِس دۄہَس منٛز تیوٗتاہ ییٚلہِ أسۍ بَرابَر کَرو تیٚلہِ ہیٚکو أسۍ ؤنِتھ کہِ أسۍ چھِ بیلَنسٕڈ ڈایِٹ استعمال کَران بیلَنسٕڈ ڈایِٹ یُس چھُ تمہِ علاوٕ چھُنہٕ تمہِ وَرٲے چھُنہٕ سون صحت ٹھیٖک روزان کِہیٖنٛۍ اگر سٲنِس جِسمس منٛز اَکہِ مِنرَلٕچ یا اَکہِ وِٹامِنٕچ کٔمی چھِ آسان سون صحت چھُ سورُے بِگڑان باقٕے یُس باقٕے چھِ أسۍ باقٕے یِم چیٖز چھِ دال چھِ سبزی چھِ یا بدل بدل چیٖز چھِ دانہِ وغیرہ چھِ توٚمُل وغیرہ چھِ یہِ چھِ سان۪و أتھۍ پنٕنٮ۪و زٔمیٖنو پٮ۪ٹھ حٲصِل کَران گوٚو اَمہِ خٲطرٕ چھُنہٕ اَسہِ پٮ۪وان پےَ کَرُن کِہیٖنٛۍ تہِ نہٕ بٔلکہِ چھِ أسۍ یہِ پنٕنہِ محنتہٕ سۭتی پَنہٕ نٮ۪نٕے گَرَن منٛز ہٮ۪کان وۄپدٲوِتھ بیلَنسٕڈ ڈایِٹ چھِ واریاہ زیادٕ ضروٗری بیلَنسٕڈ ڈایِٹ وَرٲے چھِنہٕ أزیُک بَچہِ تہِ اَصٕل پٲٹھۍ گرٛو ہٮ۪کان کٔرِتھ کِہیٖنۍ تہِ نہٕ اَمہِ خٲطرٕ پَزِ اَسہِ اُمو وَرٲے وِجٹیبلٕز وَرٲے یا رایِس ورٲ وغٲر یہِ چھِ اَمہِ وَرٲے تہِ پَزَن اَسہِ فرٛوٗٹٕس تہِ اِنکٕلوٗڈ کَرٕنۍ پَنٕنِس دۄہَس منٛز پَنٕنِس کھی۪ن چٮ۪نَس منٛز تاکہِ أتی ہیٚکو أسۍ ؤنِتھ کہِ أسۍ چھِ کَران بیلَنسٕڈ ڈایِٹ اِستعمال بیلَنسٕڈ ڈایِٹُک مطلب گوٚو نہٕ یہِ کیٚنٛہہ کہِ أسۍ ہیٚکو أسۍ کھیٚمو کَنٹِنیوٗ اَکھ چیٖز نہ یہِ أسۍ کھٮ۪مو حدٕ کھۄتہٕ زیادٕ اَکھ چیٖز نہٕ بیلنسٕڈ ڈایٹُک مطلب گوٚو کہِ أسۍ کھٮ۪مو پرٛتھ کانٛہہ مِنرَل کَرو أسۍ اِنکٔلوٗڈ پرٛٮ۪تھ کانٛہہ وِِٹٮمِن کَرو أسۍ اِنکٕلوٗڈ پَنٕنِس غذاہَس منٛز تیٚلہِ ہٮ۪کو أسۍ ؤنتھ کہٕ أسۍ چھِ کھٮ۪وان بیلَنسٕڈ ڈایِٹ بیلَنسٕڈ ڈایٹُک کَنسیپٹ یوٚتَس تامَتھ چھِ وُنکٮ۪نَس تہِ چھِ واریاہ زیادٕ لُکھ یِم اَمہِ نِش بےٚخبر چھِ کہِ اَصلَس منٛز بیلَنسٕڈ ڈایِٹ گوٚو کیٛاہ